أسۍ حٔظ چھِ گٲو دِوان ہَر کانٛہہ گاسہٕ رٮ۪تکالَس سَبٕز گاسہٕ گَژھِ زیادٕ پَہَن گٲوَن آسُن کیازِ امہِ سۭتۍ چھِ روزان صحتَس مَنٛز یِم ٹھیٖک تہٕ گاسَس مَنٛز چھِ واریاہ قٕسٕم مُختَلِف چھِ آسان گاسہٕ تِمَن گاسہٕ قٕسمَن مَنٛز چھُ صحت روزان یِمَن ٹھیٖک کیٚلشَم چھُ آسان تَتھ سۭتۍ سُہ چھُ صحت روزان یِمَن صحت ٹھیٖک تمہِ سۭتۍ اَگَر ؤنۍ زیادٕ پیٚیہِ گاو آسہِ کانٛہہ کَمزور گٔمٕژ تٔمِس ہیٚکو دِتھ پھیٖڈ تہِ چھِ دِوان کیٚلشَم چھِ دِوان کٮ۪نَن مَنٛز چھِ اَنان کیٚلشَم سُہ چھِ دِوان اَتھ کیاہ چھِ وَنان کھٔٮج چھِ دِوان اَکثَر چھِ کھٮٔج دِوان ہَرُد کُن تہٕ وۄنۍ زَن ریٚتکالَس کُن چھِ دِوان سَبٕز گاسے زیادٕ مَکاے کانٹھ چھُ آسان بٔسِم گاسہٕ چھُ آسان داں گاسہٕ چھُ آسان واریہن مَنٛز چھُ آسان گاسہٕ یہِ چھِ أسۍ ہیٚکان دِتھ یِمَن رازما گاسہٕ چھُ آسان تہٕ امہِ سۭتۍ چھِ گٲو روزان ٹھیٖک اَگَر ؤنۍ کینٛہہ اَسہِ باسہِ أسۍ حظ چھِ تیٚلہِ تمہِ وِزِ اَنان یِمَن دَوا کینٛہہ ییٚمہِ سۭتۍ سُہ کَمزوٗری یِمَن دوٗر گَژھِ تہٕ یا ژھاوٕلۍ آسَن تیٖر آسَن تِمَن چھِ دِوان مُٹھ چھِ دِوان مَکٲے چھِ دِوان گاسہٕ چھِ اَنان سَبٕز گاسہٕ رٮ۪تکٲلِس تہِ دِوان یِمَن پتہٕ چھِ یِم تمہِ سۭتۍ صحتَس مَنٛز ٹھیٖک روزان تہٕ تہِ چھُنہٕ کیٚنٛہہ اَگر زَن تیٖرَن ترٛاوو یہِ گاسہٕ تم چھِ سُہ تہِ ہیٚکان کھٮ۪تھ تم چھِ تمہِ سۭتۍ تہِ ٹھیٖک روزان ژھاوٕلۍ تہِ یا کۄکَر چھِ أسۍ اَنان مٔلۍ تہِ چھِ آسان گَرِ تہِ چھِ اَنان آسان تِم چھِ أسۍ رَچھان اَصٕل پٲٹھۍ پھَل دوان تِمَن چھِ أسۍ دِوان مَکاے واٹھ تورے چھُ تَتھ آسان دَوا تہِ سۭتۍ یہِ چھُ آسان سُہ چھِ أسۍ اَنان ویٚٹَنٔرِی پیٚٹھ یا بلیک اَنَو کُنہِ جایہِ تہٕ دِموکھ تہِ ٹھیٖک چھِ روزان تہٕ یِمَن گٲوَن حظ چھِ پیٚوان واریاہ لاگَتھ دِنۍ امہِ مۄکھَن کہِ یِم چھِ روزان صحتَس مَنٛز ٹھیٖک یوٗت یِم صحتَس مَنٛز ٹھیٖک روزَن تیوٗت دِن دۄد تہِ اَگَر کُنہِ ساتَن پرابلَم گَژھِ ڈاکٹَر صٲبَس تہِ پیٚیہِ وَنُن سُہ چھُ وَنان پَتہٕ کیاہ دیٖوُکھ کیاہ تھٲوُکھ دَوا کیاہ تھٲوُکھ گاسہٕ کُنہِ گاسہٕ سۭتۍ مہ باسہِ کینٛہہ کَمزوری مُشکِلہ مہَ گَژھِ کینٛہہ تیٚلہِ چھِ یِم بَدلاوان دَپان نہ یہِ دِی زٮ۪و نہٕ کینٛہہ یہِ دی زیٚوس تہٕ أسۍ چھِ کَران سُے اِستعمال اَسہِ چھِ واریاہ قٕسم گاسَس آسان گَرِ تہٕ مَکاے کانٹھ چھُ آسان یہِ چھُ آسان رازما گاسہٕ چھُ آسان یِم بَقایا قٕسم چھِ آسان تم چھِ أسۍ لٔوراوان گَرِ پَننہِ أسۍ چھِ سُہ ہیٚکان یِمَن گٲوَن دِتھ اَصل پٲٹھۍ سانہِ گٲوٕ ہسا چھِ واریاہ پَتہٕ دۄد وۄد دِوان ٹھیٖک پٲٹھۍ صحتَس مَنٛز تہِ روزان ٹھیٖک پٲٹھۍ بَقایاتھ کیاہ چھُ اَتھ